یُس یہِ اٮ۪ڈوانٕسمٮ۪نٛٹ آف ٹیکنالجی أمۍ بَنٲو سٲنۍ لایِف واریاہ زیادٕ ایٖزی واریاہ زیادٕ ایٖزی مطلَب ییٚلہِ گۄڈٕ اوس مطلب آز برٛونٛہہ دَہ ؤری کَرو أسۍ کَتھ یا بَہہ ؤری کَرو أسۍ کَتھ اِنسان اوس مطلب کہِ ٹیکنالجی آسہِ نہٕ کِہیٖنۍ گۄڈٕنچ کَرو أسۍ فون رٲبطٕچ کَتھ اَگر مطلب کہِ یورٕ کُنہِ جایہِ ٲسۍ گژھان گَرِکٮ۪ن ٲسۍ لَگان پریشٲنی مطلب کہِ میمبر کوٚت چھُ گوٚمُت اَکھ أکۍ سٕنٛز ٲس نہٕ پَتہٕے لَگان کِہیٖنۍ ییٖژاہ پَتہٕ مطلب فو فون آو ٹرٛانٕس اِنوٮ۪نشَن آف ٹیلی فو فون آو ٹیلی وِجَن آو اَمہِ سۭتۍ آیہِ واریاہ مطلب کہِ کومنِٹی بَڑے اَمہِ سۭتۍ آیہِ واریاہ کیاہ چھِ اَتھ وَنان ڈؠولَپمنٹ آیہِ لُکَن منٛز مطلب اَکھ أسۍ اَکھ تہٕ روٗدۍ اِنسان مطلب امہِ سۭتۍ اَکھ أکۍ سٕنٛدس مطلب کہِ رٲبطس منٛز روٗدۍ تہٕ بیٚیہِ بنیو انسان واریاہ زیادٕ بنیو سُماٹ امہِ سۭتۍ بیٚیہِ ٹیکنالجی آیہِ کمپیوٗٹر زمانہٕ آو آز چھُ ہر کیٚنٛہہ گژھان کمپیوٗٹری سۭتۍ گۄڈٕ اوس پٮ۪وان اتھٕ سۭتۍ اتھٕ سۭتۍ لیٚکھُن سُہ مۄکلیو زمانَے کمپیوٗٹر زمانہٕ آو ہَر کیٚنٛہہ چھُ آن لاین گژھان فام آسہِ بَرُن سُہ واریاہ مطلب سُماٹ بَنیو سورُے آن لاین گوٚو سورُے اَمہِ سۭتۍ یُس یہِ ٹٮ۪کنالجی أمۍ بَنیو سٲنۍ لایف واریاہ زیادٕ ایٖزی